میٛانہِ زندگی منٛز یُس خراب تَجرُبہٕ اوس سُہ اوس اَکھ بٔتۍ اَننُک ییٚلہِ بہٕ اَکہِ وِز بٔتۍ اَننہِ گوس مےٚ کٔر کٲم مےٚ دوٚپ تٔمِس دوٚپمَس بیٚہہ اَکھ دِ مےٚ بہتریٖن بٔتۍ یۄس سفید گاشدار چھِ آسان سُے بٔتۍ دِ مےٚ اور یَتھ واریاہ ٹایم نیرِ اور یَتھٕ یَتھ ویرٮ۪نٹی تہِ آسہِ یَتھٕ یَتھ تویتہِ کینٛہہ کال نیرِ یِتھ پٲٹھۍ زَنہٕ اَکہِ وِز ٲسۍ اَسہِ بٔتۍ مِلان تِم ٲسۍ اَسہِ تِمَن اوس واریاہ پانٛژھ پانٛژھ سَتھ سَتھ ؤری ٲسۍ تِمَن بَتٮ۪ن نیران اور ؤریَسٕے ٲس آسان تِمَن تِمَن گارَنٹی تِمَن ٲس ؤریَسٕے آسان گارَنٹی تہٕ تَمہِ پَتہٕ ٲسٕکھ نہٕ وا گارَنٹی آسان کینٛہہ تِکیٛازِ تِم ٲسۍ دَپان ؤریَس ییٖژاہ بَتہِ تۄہہِ خراب گژھنو تِم بَتہِ أنۍزیو واپَس تہٕ أسۍ دِمو تۄہہِ تٔتھۍ تَتھ ؤریَس منٛز ییٖژ تۄہہِ خراب گژھنو أسۍ دِمو تَتھ اَلدٕ بدل مگر اَکہِ وِزِ کیٛاہ گوٚو کٲم بہٕ گوس بٔتۍ اَننہِ تٔمِس ووٚن مےٚ بٔتۍ تٔمۍ دوٚپ دوٚپُن دوٚپُن یہِ چھے سَستہٕ بٔتۍ یہِ چھے یہِ چھے پنٛژٕہٲنٕے رۄپیَس سۄ چھے ہَتَس رۄپیَس اور یَتھ تہِ چھِ سُے ٹایم نیران یُس یُس ژےٚ تَتھ ٹایم نیرِ مےٚ دوٚپ آ تیٚلے چھُ ٹھیٖک یہِ بہٕ ہَتَس رۄپیَس اَنہٕ اَنہٕ اَکھ بٔتۍ یہِ مِلہِ مےٚ ہَتَس رۄپیَس زٕ بَتہِ تیٚلے چھُ یہِ ٹھیٖک مگر ییٚلہِ مےٚ کٲم کٔر ییٚلہِ مےٚ سۄ رٔٹ بٔتۍ بہٕ گوس گَرٕ مےٚ لٲج أکِس دۄن دۄہَن بَس یہِ گٔے خراب اَتھ درٛاو نہٕ اَتھ درٛاو نہٕ ترٛےٚ دۄہ تہِ درٛاے نہٕ اَتھ یہِ گٔے خراب یہِ چَلے نہٕ تَمہِ پَتہٕ کینٛہہ یِم مےٚ مےٚ آسہٕ اَنِمَژٕ پانٛژھ بَتہِ مےٚ کَرِ زٕ بَتہِ استعمال ترٛےٚ بَتہِ ژھٕنِم واپَس کٔڑِتھ ترٛےٚ بٔتۍ گوسَس واپَس ہیٚنہِ مےٚ دوٚپمَس نہٕ حظ بایا یہِ لَگی نہٕ مےٚ یہِ لَگی نہٕ مےٚ کینٛہہ دوٚپُن دوٚپُن بہٕ چھُس نہٕ یہِ مانان کینٛہہ یہِ کِتھ کَنۍ أنِتھ ژےٚ واپَس بہٕ رَٹَے نہٕ یہِ واپَس کینٛہہ بَس یِہٕے کَتھ گٔے مےٚ گوٚو واریاہ سَخ مُشکل مےٚ دوٚپمَس نہ ژٕ ما کَرَکھ نۄقصان ژےٚ چھُے نا اگر ژےٚ کَمپٔنی کانٛہہ پرٛوڈَکٹ دیُتنَے کانٛہہ چیٖز دیُتنَے ژےٚ چھی نہٕ ژےٚ چھی نہٕ صرف گرٛاہَکسٕے یوت گرٛاہَکسٕے یوت تَمیُک نۄقصان کَرناوُن کینٛہہ بٔلکہِ ژےٚ چھُے پانَس تہِ تَمیُک نۄقصان کَرُن بٔلکہِ کَمپٔنی تہِ چھُے ژےٚ پَنُن تامیُک تَمیُک نۄقصان کَرناوُن تِکیٛازِ اگر اگر گرٛاہَکسٕے یوت اگر گرٛاہَکسٕے یوت یوت نۄقصان گوٚو بَس تیٚلہِ سُہ قوم چھُنہٕ قوم چھُنہٕ بَڑان کینٛہہ یہِ چھُ برابر بیلَنسَس منٛز اگر دَہ رۄپیہِ ہُمِس تہِ گٔے نۄقصان ییٚمِس تہِ گٔے دَہ رۄپیہِ نۄقصان اگر مےٚ پنٛژٕہن رۄپیَن بٔتۍ ٲس گٔمٕژ بہٕ اوسُس نہٕ تٔمِس دَپان پنٛژہٲوٕے رۄپیہِ دِ واپَس بٔلکہِ بہٕ اوسُس تٔمِس دَپان ژٕ دِ مےٚ پٕنٛژٕہَے رۄپیہِ واپَس ژٕ دِ مےٚ تٕرٛہَے رۄپیہِ واپَس مَگَر نۄقصان مَہ کَرُم پنٛژٕہٲنٕے رۄپیَن کینٛہہ تِکیٛازِ یہِ چھُ واریاہ زیادٕ واریاہ زیادٕ بوٚڑ نۄقصان گژھِ أکِس گرٛاہَکَس بٔلکہِ پنٛژاہ رۄپیہِ اگر مےٚ ترٛےٚ بَتہِ آسہِ اَنِمَژ ترٛےٚ بَتہِ گٔے خراب پنٛژاہ زَربہِ ترٛےٚ اگر کَرو أسۍ سُہ چھِ گژھان لگ بگ ڈۄڑ ہَتھ رۄپیہِ سُہ چھُ واریاہ بوٚڑ نۄقصان سَپدان اور تَمہِ باپَتھ یِہوٚے اوس میٛانہِ زِندگی ہُنٛد اَکھ خَراب اٮ۪کٕسپیٖریَن خراب تجرُبہٕ ییٚلہِ ژِ زَنہٕ مےٚ یہِ پرٛوڈَکٹ اوس نہٕ أمِس نِش ہیوٚن کینٛہہ بٔلکہِ تی اوس مےٚ کَرُن یہِ مےٚ ہَتَس رۄپیَس اگر بہٕ بٔتۍ اَنہٕ ہا سوے ٲس بہتر ییٚمہِ پنٛژٕہو رۄپیو نۄقصانو نِش تِکیٛازِ مےٚ ٲس بیٚیہِ پنٛژاہ رۄپیہِ ترٛاوُن اور مےٚ یی ہا بہتریٖن بٔتی اَکھ